اسلامُ علیکُم تُہۍ چھِو حظ کۄلگامہِ پٮ۪ٹھ سنو کیف ریٚسٹورنٹ مےٚ حظ اوس یہِ سیُن وِیُن نیُن تہٕ بییٚہِ اوس مےٚ بییٚہِ ٲسۍ مےٚ فرینٛڈ زِ ژور تہِ أسۍ یِمو شامن تیٚلہِ یہِ تُہۍ ہیٚکۍوا میٲنِس پتہس پٮ۪ٹھ یہِ آڈر ترٲیتھ اگر بہٕ ونہٕ تُہۍ ہیٚکۍوا تور یہِ أنِتھ حظ بہٕ بییٚہِ نتہٕ یمہٕ بہٕ تیٚلہِ شامن اوٗرۍ پانے مےٚ چھِ یِم فرینٛڈ زٕ ژور تہِ یِم انکھ بہٕ اوٗرۍ پانس سۭتۍ پیزا چھا اتہِ بنان مےٚ اوس پیزا کھیوٚن یا رستہٕ چھا بنان یا کباب چھا گوشتاب یکھٕنۍ چھا